ہٮ۪لو ہٮ۪لو السلامُ علیکُم وعلیکُم السلام مےٚ حظ بوٗز مےٚ حظ بوٗز تۄہہِ چھُو کَپَر دُکان بازٕرَس منٛز مےٚ ٲس خانٛدَر باوزِ مےٚ ٲسۍ سوٗٹ زٕ ژور تُلٕنۍ وٮ۪ڈِنٛگ خٲطرٕ تہِ تۄہہِ کَم حظ سوٗٹ چھُو آز وٮ۪ڈِنٛگ خٲطرٕ چھا کانٛہہ سوٗٹ بیٚیہِ اَلپاینَس منٛز

اچھا اچھا

اچھا ٹھیٖک حظ مےٚ حظ دوٚپ پگاہ یِمو تہِ پگاہ وٕچھو أسۍ وٮ۪ڈِنٛگ سوٗٹ زٕ ترٛےٚ یِمَن لاینِنٛگ دار ٲسۍ اَسہِ ضوٚرَتھ وٮ۪ڈِنگ سوٗٹ زٕ ترٛےٚ اَصٕل کاشٹ إ مارٕجِن کَتہِ پٮ۪ٹھ چھِ دۄیہِ ساسہِ پٮ۪ٹھ مےٚ دوٚپ دۄیہِ ساسہِ پٮ۪ٹھ دوٚن ساسَن آسنوا تۄہہِ اَتِنَس اٮ۪ویلیبٕل دوٚن ساسَن ہِنٛد ٲسۍ مےٚ پانٛژھ شےٚ سوٗٹ نِنۍ بیٚیہِ ٲسۍ تَمہِ ہیوٚر تہِ نِنۍ اگر تۄہہِ مارجِن آسِوٕ سَتَن ساسَن تام اَہَن حظ کَنسیشَن تہِ گٔژھ نا گژھٕنۍ آچھا اچھا ٹھیٖک ٹھیٖک آچھا اچھا ٹھیٖک حظ وۄنۍ ؤژھ نا سردی سردی موٗجوٗب اگر گرم سوٗٹ ما چھِ وٲتۍمٕتیٛا تۄہہِ کیٚنہہ مےٚ حظ دوٚپ گرم سوٗٹ حظ مےٚ دوٚپ گرم سوٗٹ تہِ واتَن تہٕ گرم سوٗٹ اَکھ زٕ تہِ وۄنۍ ہیٚژٕنۍ یَتھ تۭر ہِش واتنہِ تہٕ تِم تہِ ٲسۍ سوٗٹ زٕ ژور ضوٚرَتھ ٹھیٖک حظ چھِ ٹھیٖک حظ اگر تۄہہِ پانٛژَن شٮ۪ن دۄہَن تام أنِو گرم سوٗٹ زٕ ژور تہِ اَسہِ حظ ٲسۍ پانٛژھ دَہ ضوٚرَتھ تِم تہِ یَتھ ٲس اَنٕنۍ تہٕ بیٚیہِ ٲسۍ وٮ۪ڈِنگ سوٗٹ زٕ ژور تہِ ضوٚرَتھ دۄیہِ ساس پٮ۪ٹھ سَتَن ساسَن تام ٹھیٖک حظ چھِ ٹھیٖک حظ ٹھیٖک حظ کیٚنہہ نہٕ حظ چھِ پرواے اَدٕ حظ بِہِو خۄدایَس حوال